کُس کُس کھیل کوٗد چھُ تُہندس علاقس منٛز گِندنہٕ یِوان کیاہ یِمن تہٕ بیٚیہِ یِمہٕ باقین علاقن منٛز چھِ یِوان گندنہٕ یِمن چھا کیٚنہہ فرق اگر چھِ کیاہ کیاہ فرق چھکھ سٲنس سٲنس علاقس منٛز چھِ وارِیاہن قٕسمن ہُند کھیل کوٗد گندٕنہٕ یِوان مثلن کِرکٹ والی بال فُٹ بال فُٹ بال وغیرہ کیاہ یِمن چھےٚ کیٚنہہ فرق آ یِمن تہٕ یِم باقین علاقن منٛز کھیل کوٗد گندٕنہٕ چھُ یِوان اتھ تہٕ سٲنس علاقس کھیل کوٗدس چھِ وارِیاہ فرق سانہِ عالاقُک کھیل کوٗد چھُ اہنٛدِ نِش وارِیاہ مختلف کیازِ کہِ یِم باقٕے علاقہٕ چھِ یِمن چھِ زیادٕ پہم بٔڑۍ گراؤنڈ سٲنۍ علاقس منٛز چھِنہٕ تیٖتیاہ بٔڑۍ مٲدان کیٚنہہ ییٚمہِ کِنۍ اسہِ لکٕٹۍ لکٕٹۍ کھیل کوٗد چھِ پیٚوان گِندٕنۍ مثلن زیادٕ کھۄتہٕ زیادٕ ہیٚکو کِرکٹ گندِتھ سُہ تہِ لۄ لۄکٕٹس مٲدانس منٛز اگر أسۍ وٕچھو باقیٚن علاقن منٛز تہٕندۍ مٲدان چھِ وارِیاہ خوٗبصوٗرت آسان بیٚیہِ چھِ تتہِ وارِیاہ سہوٗلِیت آسان تتہِ چھِ ہیٚکان ریس تہِ کٔرتھ تتہِ چھِ ہیٚکان فٹ بال تہِ گندتھ تتہِ چھِ ہیٚکان باقٕے باقٕے کھیل کوٗد تہِ کٔرِتھ عالمی سطحس پٮ۪ٹھ تہِ چھِ میچ گژھان باقِیٚن علاقن منٛز ییٚمہِ کِنۍ سٲنس علاقس منٛز اگر أسۍ کشمیٖرٕچ کتھ کرو ییٚتہِ چھِ نہٕ عالمی سطحس پٮ۪ٹھ میچ گژھان کیٚنہہ کیازِ کہِ ییٚتہِ چن سہوٗلِیت چھنہٕ عالمی سطح خٲطرٕ دٔستِیاب کیٚنہہ اگرہسا أسۍ وٕچھو فرق کیاہ چھِ سٲنس ایرِیاہس سٲنس علاقس منٛز تہٕ تہٕ یُس باقٕے علاقہٕ چھُ امہِ اَ ہسا چھِ واریاہ فرق یِم تتہِ سہوٗلِیات دٔستِیاب چھِ تم نسا چھِ ییٚتہِ کیٚنہہ تتہِ چھِ آسان اِہنٛز کھیل کوٗدن ہِنٛز الگ الگ ایٚکیڈمیٖز یِمن منٛز بچہِ سوٗزتھ تتہِ تِمن کھیلن متعلق پرناونہٕ چھُ یِوان پتہٕ چھِ تٔمن اکھ ماشٹر ییٚمس أسۍ کوچ ونان چھِ سُہ چھُ تٔمن ہیٚچھناوان مختلف مختلف ییمہِ کھیل کوٗد کِتھ کٔنۍ چھِ گندٕنۍ تہِ اِہٕندۍ قونوٗن کیاہ چھِ تِمن تحت یہِ گندِنہٕ چھُ یِوان سانین علاقن منٛز چھِ نہٕ تم چیٖز دٔستِیاب کیٚنہہ اسہِ چھنہٕ یم سہوٗلِیات وٕنۍ دٔستِیاب کیٚنہہ یِم باقین علاقن منٛز دٔستِیاب چھِ گورمنٹس پزِ یہِ سہوٗلِیت فی کُنہِ جایہِ دٔستِیاب تھاوٕنۍ فی کُنہِ گامس منٛز فی کُنہِ فی کُنہِ علاقس منٛز سرکارس پزِ یِمن کُن زیادٕ کھۄتہٕ زیادٕ توجوٗ دیُن کیازِ کہِ یہِ کھیل کوٗد چھُ سانہِ صحتہٕ خٲطرٕ سٮ۪ٹھاہ ضروٗری یہِ چھُ سون صحت برقرار تھاوان سون تندرُستی تھاوان دٮ۪ماغٕچ چُستی تھاوان بدن چھُ بٮ۪مارو نِش پاک تھاوان اسہِ پزِ اسہِ پزِ یِمن کُن زیادٕ کھۄتہٕ زیادٕ توجہ دِیُن کھیل کوٗدو نِش تاکہِ أسۍ بچو سماجچو وٕنکیٚن چو وبہاو نش یم سٲنس سماجس منٛز فی اند چھِ گرٛنز کران یِمو نش بچنہٕ خٲطرٕ چھُ اکھ بہتریٖن علاج زِ اسہِ پزِ کھیل کوٗدس کُن توجوٗ دِیُن تہٕ پننیٚن دوستن تہِ پزِ اُکن مٲیل کرٕنۍ کھیل کوٗد چھِ سانہِ زندگی ہُند اکھ اہم حصہٕ یہِ پزِ نہٕ اسہِ زانٛہہ تہِ مٔشراوُن اسہِ پزِ کھیل کوٗد گِندُن چاہے سُہ کِرکٹ آسہِ فٹ بال آسہِ پننہِ پننہِ حساب یتھ ییٚمس مزٕ لگہِ سُہ گژھِ سُہ کھیل کوٗد ضروٗر گندُن یتھ منٛز پنُن پنُن مزٕ لگیٚس سُہ سُہ کھیل کوٗد گژھِ ضروٗر گندُن تہٕ بٮ۪مارو نِش گژھِ انسان پاک روزُن